اگر أسۍ کَشمیٖرَس مَنٛز کتھ کَرو یُس ہیٚلتھ تہٕ ویٚلنیٚس ونکیٚنَس چھِ ییٚتہ چھ ونکیٚنَس زیادٕ یُس اِسلٲمی تور چھُ ونکیٚنَس ییٚتہ اگر أسۍ وٕچھو اگر کانٛہہ بیٚمار چھُ گَژھان سُہ چھ ہیٚکان پیٖرَس نِش تہِ چھُ گَژھان سُہ یا ڈاکٹرس نِش تہِ گَژھان اگر ڈاکٹر وٕچھو سُہ گوٚو دُنیٲیی تورتہٕ اگر وٕچھو سُہ سُہ چھُ پیٖرَس نِش گَژھان یا کٲنٛسہِ فقیٖرَس نَش گَژھان سُہ کیاہ چھ یا امامَس نِش چھ کانٛہہ گَژھان پیٖرَس نِش چھ گَژھان اِتھے پٲٹھۍ چھ کُنہ جایہِ گَژھان گوٚو سُہ چھُ تِمَن آسان کیاہ مَذہَبُک اکھ قٕسم اگر زیاد وٕچھو ییٚتہِ زیاد چھ ونکیٚنَس اِسلام ہِندوٗاِزم تہ چھ ییٚتہِ یا بُدِسٹ چھِ ییٚتہِ کینٛہہ بہٕ وَنہ اگر کہ فی کٲنٛسہ چھ الگ الگ آسان اگر بہٕ وَنو تۄہہِ کہ اِسلامَس مَنٛز چھ اگر نَفَر وٕچھو ڈاکٹرس نِش یا پیٖرَس نِش گَژھان تہٕ اِتھے پٲٹھۍ چھِ باقیَن ہیٚندیٚن ہٕنٛز کتھ کرو تتہِ چھ آسان اکھ بَگوان آسان یا چھِ تِمن پَنن تِم پادٕر آسان گوٚو اِتھے اِتھے پٲٹھۍ چھِ آسان کہ تِم چھ یُہے کَران بروس آ پیٖرَس یِم چھِ مُسلِم یِم چھِ آسان تِم چھِ دَپان اسہِ گَژھِ پیٖر سٕنٛد سۭتۍ فَرَق اِتھے پٲٹھۍ چھ باقیَن باقیَن جایَن اگر بہٕ گۄڈنیٚتھے کَرٕ کہ اِسلامَس مَنٛز یِم مُسَلمان چھِ تِم کُکُن چھِ ایٚپروچ کَران تِم کیاہ چھِ اگر تِم بیٚمار گَژھَن تِم کیاہ چھِ کران گۄڈنیٚتھے اگر بہٕ وَنہٕ اگر تِم بیٚمار گَژھَن اگر تمن میٚڈکل کیر آسہِ ضوٚرتھ تِم کیاہ کَرَن کٲم تِم چھِ گَژھان کٲم تِم چھِ اِمامَن نِش گَژھان یا اَستان کران وِزِٹ تِمَن جایَن کیاہ چھِ تِم شَفا رَٹان یا مَسجِدَن مَنٛز چھِ تِم پَتہٕ عِبادت کَران سُہ چھِ تِم کَران یا بہٕ وَنو تۄہہِ اکھ کتھ کہ اِسلامَس مَنٛز چھ یِم تہِ آز چھِ فری اِسلامک کیٚمپ گَژھان کُنہ جایہ میٚڈکل کیمپ گَژھان اِسلٲمی تور گَژھان وۄنۍ اگر أسۍ وٕچھو سپرچوَلِزِم تمچ کتھ کرو کہ کِتھ پٲٹھۍ چھ گَژھان اتھ مَنٛز چھ امام یِم آسان یِم چھِ کمیٖٹی مَنٛز آسان یِم کیاہ چھِ دِوان یِم چھِ اکھ دِوان وتھ کہ کِتھ پٲٹھۍ چھِ اسہ پَکُن دعٲے خٲر چھِ یِم کَران یا شَفا چھِ یِم کِران اگر أسۍ وٕچھو سٔروِس کیاہ چھ دِوان مان ژٕ اکھ بیٚما اکھ نَفَر بیٚمار گَژھِ یا اگر اِنسان اکھ یَژھان چھُ بہٕ گوٚژھُس نہٕ بیٚمار گَژھُن کِہیٖنۍ خۄداے سٕنٛزِ وَتہِ مَنٛز چھُ سُہ مال دِوان تتھ کیاہ چھِ أسۍ وَنان زَکات یِتھ پٲٹھۍ تۄہہِ پاے آسیٚو کہ مُسلِم یِم چھِ یِم چھِ زَکات دِوان وۄنۍ اگر أسۍ وٕچھو ہیٚند چھِ آسان ہیٚند کیاہ چھِ کَران کٲم اگرے ہیٚندیٚن ہٕنٛز کتھ کرو تِمَن چھِ یہے کٲم آسان تِم چھِ زیاد اِیرویداہَس پیٚٹھ آسان اَیرویدِک یُس دوا چھُ آسان یا یُس تِہُنٛد پَنُن ٹریٚڈِشنَل چھ آسان سُہ پَتہٕ پیٚٹھ آسان پَکان تٔتھ پیٚٹھ چھِ تِم اگر بہٕ کتھ کَرٕ کہ اگر بہٕ کٲشریٚن بَٹَن ہٕنٛز کتھ کَرٕ تِم چھِ زیاد اگر أسۍ وٕچھو تِم چھِ تِم دَپان چھِ نہ نیٖم حکیٖم خطرَیے جان تِم چھِ کَران کٲم تِم چھِ ایرویدک یِم آسان تِم جڈیبوٗٹی چھِ یِم آسان یمن پیٚٹھ چھِ یِم زیاد آسان روٗزِتھ تکیاز یِم چھِ دَپان یہِ چھ ہِندُستانَس سۭتۍ پَتہ پیٚٹھے جُڑِتھ امہ سۭتۍ چھِ یِم دَپان سون یُس دماغ چھُ سون جسم یا سون یُس روح چھُ سُہ روزِ واریاہ اصَل اتھ میلہ علاج بیٚیہ اگر أسۍ کتھ کرو کہ یوگا تہِ چھِ یِم کَران امہ سۭتۍ چھِ یِم دَپان کہ دوٗر چھ گَژھان یا سوٗریا نمسکار چھِ یِم کران تمہ سۭتۍ تہِ چھِ دَپان کہ بیٚمارِ چھِ دوٗر گَژھان وۄنۍ اگر أسۍ وٕچھو سپرچُوَلَس مَنٛز کیاہ چھِ یِم کران اگر أسۍ وٕچھو یِم پادٕر چھِ آسان ہیٚندیٚن ہٕنٛد پادٕر چھِ آسان یا گُرو یِم چھِ آسان یِم کیاہ چھِ کران یِم تہِ چھِ کران اکہ قٕسمُک یِم چھِ دعٲےخٲر کران یا یِم چھِ کینٛہہ پَران پَنن یِم یِتھ پٲٹھۍ أسۍ قُرآن چھِ پَران اِتھے پٲٹھۍ چھ یِمَن پَنُن آسان بَگود گیٖتا یا کینٛہہ رامایَنا تِم چھِ یِم پَران نارَس برونٛہہ کَنہِ بیٚیہِ اگر أسۍ وٕچھو کہ یِم کیاہ چھِ کران کٲم یِم چھِ کران کٲم کُنہ ساتہٕ چھِ یِم یِتھ پٲٹھۍ أسۍ چھِ زَکات دِوان أسۍ یِم مُسلِم چھِ أسۍ چھِ زَکات دِوان وۄنۍ اگر أسۍ کتھ کرو کہ یمہ ہیٚند چھِ آسان یِم چھِ کُنہ ساتہٕ کیمپ تراوان تتہ چھِ یِم فری دِوان بَتہٕ یا کینٛہہ کھیٚنہِ چیٖز دِوان یُس أکِس أسۍ سانہِ یُس أنٛد پٔکۍ چھِ تِمَن چھُ سَپورٹ ملان تمہ سۭتۍ بیٚیہِ اگر بہٕ کتھ کَرٕ بہٕ بُدِسٹہٕ یِم چھِ آسان تِہُنٛد کیاہ چھ آسان تمن تہ چھِ اِتھے پٲٹھۍ بُدِسٹہٕ اگر أسۍ زیاد تر وٕچھو بُدِسٹہٕ کَتہٕ چھِ ونکیٚنَس اسہِ چھِ ونکیٚنَس لَداخَس مَنٛز تِم کیاہ چھِ کَران کٲم یِتھ پٲٹھۍ تۄہہِ آسیٚو پاے کہ تِم چھِ تِبتہٕ پیٚٹھُک یُس میٚڈسَن چھَ دوا آسان تِمَن تِم چھ سُہ زیاد زیاد اِستعمال کران تتھ مَنٛز چھِ ہیٚرب آسان یا دوا کینٛہہ چھُ تمن آسان یا غذا تہ چھُ تمن تتھ مَنٛز آسان گوٚو یِم چھِ یِتھے پٲٹھۍ آسان یِم چھِ کَران کٲم یِم تہِ چھِ دِوان اَسہِ یِتھ پٲٹھۍ أسۍ چھِ دِوان زَکات تہٕ یِم بَٹہٕ چھِ تِم چھِ دِوان کیمپ تتھ مَنٛز چھِ تِم بَتہٕ وَتہٕ دِوان یِم تہِ چھِ کران کٲم یِم چھِ تِتُے پٲٹھۍ دِوان یا دِنۍ یِم کٲنٛسہِ کھیٚن یا اگر کٲنٛسہِ کانٛہہ آسہِ سَڑکہِ مَنٛز پھَسیومُت تیٚمِس دِوان کھیٚن چیٚن غذا یا اگر کانٛہہ بیٚمار آسہِ تٔمِس دِوان دوا گوٚو یہِ چھُ یُہُنٛد پانَس پانَس مَنٛز سٲلمَن پَنن پٲٹھۍ یِم آسان